وعلیکُم سَلام اسلامُ علیکُم آ ؤنِو حظ کیب اوسوٕ کَرٕنۍ بُک تۄہہِ کَتہِ حظ چھُو کو کَتہِ پٮ۪ٹھ چھُو حظ وُنکٮ۪نَس کَتہِ چھُو تُہۍ پرٛزَنٹَس منٛز حظ پرٛزَنٛٹہٕ کَتھ چھُو تُہۍ وُکٮ۪نَس حظ اَچھا اَچھا اَچھا بانٛڈی پورہ پَتہٕ گُریز حظ کٔژ دۄہَن پٮ۪ٹھ خٲطرٕ چھُو تُہۍ وَنان کیب کَرو أسۍ بُک دۄن دۄہَن خٲطرٕ وۅنۍ وُچھو أسۍ چھِ أکِس دۄہَس حظ مینِمَم ہٮ۪وان پَنٛداہ شیٚتھ حظ میکزِمَم ییٚمہِ حِسابہٕ پَتہٕ تۄہہِ نَفر ٲسِو مینِمَم چھِ أسۍ پَنٛداہ شیٚتھ ہٮ۪وان أکِس دۄہَس دۄن دۄہَن چھِ أسۍ ہٮ۪وان تٔہٕنٛدِ موٗجوٗب حظ پٕنٛژٕ شَتھ تَتھ کَرو أسۍ ڈِسکاوُنٛٹ حظ اگر وۅنۍ ترٛٮ۪ن دۄہَن خٲطرٕ آسہِ تَتھ گٔے ترٛےٚ ساس حظ ڈِسکاوُنٛٹَس منٛز مگر تَتھ منٛز آسہِ یُس ڈرٛایوَر سُنٛد فُڈ وُڈ آسہِ نا سُہ آسہِ تُہٕنٛدِ طرفہٕ حظ یہِ تُہۍ پانَس کھیٚیِو تہٕ ڈرٛایوَر تہِ کھیٚیِہِ تۄہے سۭتۍ حظ ٹھیٖک چھُ حظ اَہَن حظ بیٚیہِ سِٹے وِٹے تہٕ سِٹے کَرِ ڈرٛیوَر پانَے البتہ یُس فُڈ وُڈ آسہِ سُہ آسہِ تۄہہِ سۭتی حظ حظ تۄہہِ کٕژ چھُو آ ٹوٹل کٔژَن دۄہَن حظ دۄن دۄہَن گژھِو تُہۍ ٹوٹَل حظ پٕنٛژٕ شَتھ حظ تہٕ بیٚیہِ پَتہٕ پُلَس یُس ڈرٛایوَر سۭتۍ آسوٕ ضروٗری دِیُن اَہَن حظ ٹھیٖک چھا حظ ٹھیٖک حظ چھُ تیٚلہِ ییٖزیو تُہۍ مےٚ کٔرۍزیٚو فون حظ ییٚتھۍ نمبرَس ٹھیٖک چھا اَدٕ حظ اَدٕ حظ سلامُ